وعلیکُم سلام اَہن حظ ٹھیٖک تُہۍ چھُو ٹھیٖک آ مےٚ چھُ باغ تُہۍ ؤنِو ریٹ کیٛاہ دِیو مےٚ تہٕ بیٚیہِ

نہ

آ ترٛیلَن کیاہ دِیِو

ٹھیٖک آ ترٛیلن کیٛاہ دِیِو ٹھیٖک ٹھیٖک ٹھیٖک آ مال چھُ وٲلِتھ باردان چھُ مےٚ تیار سورُے چلو چلو